اَہن حظ آ بہٕ ہٮ۪کہٕ بِالکُل ؤنِتھ پانٛژھ ڈیٹ یِم مےٚ زنٛدگی منٛز یاد چھِ روٗدمٕتۍ گۄڈٕنُکٕی حظ چھُ ییٚلہِ بہٕ ٹینٛتھس دراس پاس ٹینٛتھس حظ چھُس بہٕ درامُت پاس ژور اپریل زٕ ساس تہٕ اَرداہَس منٛز یُس حظ دوٚیُم ڈیٹ چھُ سُہ چھُ مےٚ روٗدمُت یاد ییٚلہِ بہٕ ٹویلتھس دراس پاس پانٛژھ ستمبر زٕ ساس تہٕ کُنہٕ وُہَس منٛز یُس حظ ترٛیُم ڈیٹ چھُ سُہ چھُ مےٚ روٗدمُت یاد سُہ گوٚو ییٚمہِ دۄہ مےٚ بوے چھُ لوگمُت مُلٲزِم سُہ حظ چھُ مےٚ لوگمُت مُلٲزِم ژور مارٕچ زٕ ساس تہٕ وُہَس منٛز یُس حظ ژوٗرِم ڈیٹ چھُ سُہ گوٚو مےٚ پَنٕنُے ڈیٹ ییٚمہِ دۄہ بہٕ زامُت چھُس بہٕ ہاسا چھُس زامُت ژور اَگستہٕ کُنہٕ وُہ شیٚتھ تہٕ نَمہٕ نَمَتھس منٛز یُس حظ پوٗژِم ڈیٹ چھُ سُہ چُھ حظ یہِ ژور اَگست چھُ مےٚ یِوان بٔردڈے مَناونہٕ